پٔرِندٕ یِم زیادٕ یعنی ییٚتہِ چھِ وُچھنہٕ یِوان تَتھ منٛز چھُ ہارِ چھِ ژَرِ چھِ پِچر چھِ کوتر چھِ تہٕ گانٹھ چھُ کاو چھُ آ سَتتُت چھُ پٔچھِنۍ چھِ وغیرہ تہٕ اَتھ منٛز چھِ مےٚ سَتُت واریاہ زَبردست سُہ چھُ خۄٗبصوٗرت تہِ تہٕ پسنٛد تہِ چھُ مےٚ تہٕ سُہ ییٚلہِ پَکان چھُ مطلب تٔمۍ سُند سُہ لایک ییٚلہِ سُہ وُڈان چھُ سُہ چھُ مےٚ زیادٕ اَندازٕ پسنٛد